اگر أسۍ ہلتھٕچ کَتھ کَرو کہِ فیسلٹی کٕم مَہِیا فیسلٹی چھِ بارہمُلہ ڈسٹرکس منٛز ہاسپِٹلن کلنِکن یا مِڈکٕل شاپن پٮ۪ٹھ سُہ چھُ وارِیاہ اَصٕل بہتٔریٖن فیسلٹی چھِ وُنکٮ۪نس گورمیٚنٹن تھٲمٕژ فار ایٚکزامپٕل اگر أسۍ کانٛہہ مِثال دِمو کہِ ہاسپِٹَلن ہٕنٛز گاڑِ سٔروِس چھِ اگر دوٗرِ کانٛہہ علاقہٕ منٛز کانٛہہ بٮ۪مار اَسہِ تٔمِس چھِ توٗرۍ گٲڑۍ فون چھِ پیٚوان کَرٕنۍ گٲڑ چھِ توٗرۍ واتان ہسپتالٕچ یہِ چھِ اَکھ اَکھ وارِیاہ کیٚنٛہہ یِمو تھُومُت یا دۄیِم چیٖز یُس یِمو اَتہِ کلنِک کھولۍ دَوہ چھِ تٔتی دِوان اَسہِ سُہ تہِ چھُ اَسہِ وارِیاہ فٲیدٕ یِوان کہِ اَسہِ چھُ دَوا مِلان وُنکٮ۪نس ہسپتلانٕے منٛز کانٛہہ دَوا اَسہِ یُس درٛوگ اَسہِ سُہ چھُ ہسپِتالنٕے منٛز مِلان تِم چیٖز چھِ اَسہِ بیٚنِفِٹ مِلان یا یِتھَے کٔنۍ یُس گولڈن کارڈ دِتُکھ اگر کٲنٛسہِ خۄدا نہ خاستہٕ کانٛہہ یہِ اَسہِ سٔرجٔری تژہ یَتھ نہٕ سُہ پانہٕ اٮ۪فٲڈ ہیٚکہِ کٔرِتھ کِہیٖنۍ گورمیٚنٹن چھِ پانژن لچھن تانیٚتھ اَسہِ یہِ تھٲمٕژ مہِیا فیسلٹی کہِ تُہۍ ہیٚکِو اوٚتانیٚتھ وُنکٮ۪نس یِم چیٖز گولڈن کارڈن پٮ۪ٹھ یِم چیٖز یِم أنِتھ تہٕ پتہٕ ہیٚکِو تُہۍ أکِس پیشنٹس عٮ۪لاج کٔرِتھ گوٚو یِم چیٖز چھِ وارِیاہ یِم چھِ وُنکٮ۪نس چھِ اگر أسۍ کلنِکن ہٕنٛز کَتھ کَرو لکٹٮ۪ن لکٹٮ۪ن کلنِکن ہٕنٛز یا دسپنسٔری ین ہٕنٛز کَتھ کَرو تِمن پٮ۪تھ چھِ وُنکٮ۪نس فیسلٹی بڑٕ اَصٕل یا یِتھَے کٔنۍ اگر أسۍ ہاسپٹل کووِڈ ییٚمہِ ساتہٕ کوٚوِڈ پیٚنڈَمِک اوس تمہِ ساتہٕ کوٚر بر پوٗر ہاسپِٹل یُس تہِ سِٹاف اوس سۄ نٔرٕس ٲسا سُہ ڈاکٹر اوسا یُس تہِ پیرامِیٚڈکٕل سِٹاف اوس برپوٗر محنت کٔر تِمو تَمہِ ساتہٕ پَننِس جانس گیُنٛد تِمو تَمہِ ساتہٕ مگر پیشنٹن یا لُکن ہُنٛد آرام دیٚہ خٲطرٕ کٔر تمو وارِیاہ محنت کہِ یِمن اگر کٲنٛسہِ کووِڈ اوس آسان تٔمس ٲسۍ عٮ۪لاج کَران پننِس جانس ٲسۍ خطرس ٲسی گِنٛدان مگر تٔمس پیشنٹس ٲسۍ عٮ۪لاج کَران تہٕ وارِیاہ محنت کٔرٕکھ وارِیاہ ترقی چھِ آمٕژ وُنکٮ۪نس ہاسپِٹالن منٛز پرٛون زمانہٕ چھُنہٕ کیٚنٛہہ کہِ دَوہ اوس نہٕ بَنان نہ ونکٮ۪س چھِ دَوا تہِ ایٚولیبٕل تھوومُت یِمو ہسپِتالن منٛز گورمیٚنٹن وارِیاہ فیسلٹی چھِ گورمیٚنٹن تھایمَژٕ آ کیٚنٛہہ پرٛابلِم چھِ کہِ ڈاکٹر چھِنہٕ وقتس پٮ۪ٹھ وُنکٮ۪س ہیٚکان عٮ۪لا وٲتِتھ کیٚنٛہہ لُکن پٮ۪ٹھ کِہیٖنۍ سُہ گَژھہِ ہے دوٗر گَژھُن یا یِتھے کٔنۍ چھِ باقٕے باقٕے چیٖز تہِ یِم چیٖز تہِ گَژھن اَسہِ دوٗر گَژھٕنۍ باقٕے وارِیاہ اَصٕل فیسلٹی چھِ ہسپِٹالن منٛز یا کووِڈس دوران کٔر تِمو وارِیاہ اَصٕل پٲٹھۍ کٲم